آ بہٕ اوسُس اَکہِ لَٹہِ چَکرَس گوٚمُت سۄنمَرٕگ ییٚتہِ بہٕ چھُس واریاہ لَٹہِ گوٚمُت وۍ گٔیَس بہٕ پرٛانہِ ہَفتٕچ کَتھ چھِ بہٕ گٔیَس سۄنمَرگ چَکرَس تَتہِ وٕچھ مےٚ نیٚبرِم لَگ بگ ٲسۍ تِم آ تِم ٲسۍ یوٗ ایس اے یِکۍ یوٗ ایس اے یِکۍ نَفَر زٕ ٲسۍ بیٚیہِ ٲسۍ اَکھ ووٗمین تِم ٲسۍ ترٛےٚ آمٕتۍ تور چَکرَس کَر چَکَر کَرنہِ سۄنمَرگہِ کُن مےٚ پیے تِمَن کُن نَظر تِمَن تہِ اوس گژھُن کٮ۪مپِنٛگ کَرنہِ تہٕ مےٚ اوس نہٕ کٮ۪مپِنٛگ ہُنٛد پٕلان کیٚنٛہہ ییٚلہِ مےٚ تُہُنٛد وٕچھ کیٚمپِنٛگُک تھوڑا پٕلان سامان اوس تِمَن سۭتۍ تِم ٲسۍ ٹرٛیکِنٛگ کَرنہِ گٔمٕتۍ مےٚ تہِ گوٚو شوق پلانگ پلانگ کَرن مےٚ سۭتۍ ٲس زٕ ترٛےٚ نفر میٲنۍ یار ٲسۍ میٲنۍ یار بیسٹ فرٛینٛڈ زٕ ٲسۍ أسۍ گٔے چکرَس کَرٕنۍ تِمَن تہٕ اَسہِ ٲسۍ واریاہ تِم ٲسۍ کَران تھوڑا اِنٛگلِش أسۍ تہِ چھِ أسۍ چھِ أسۍ چھِ پٔرۍ مٕتۍ لیٚکھمٕتۍ مےٚ چھِ تَران اِنٛگلِش فِکرِ تہٕ اَسہِ کٔر واریاہ تِمَن تِمَن ہٲو اَسہِ وَتھ تِم ٲسۍ ٹرٛانسلیٹ تِم ٲسۍ اِنٛگلِشَس منٛز تورٕ کَتھ کَران اَسہِ کٔر تِہُنٛد واریاہ مَدد اَسہِ سُہ یہِ مَدتھٕے حظ کٔرنہٕ کینٛہہ تِمو تِمو سَمجو واریاہ ٹرٛیکِنٛگ ہِنٛدۍ سامان تِکیٛازِ تِم ٲسۍ ماڈٲرٕن تورٕ تِمَن ٲسۍ اَتہِ تِم سٲلِم اِکوِپمٮ۪نٛٹٕس یِم تہِ آسان چھِ تِمَن ٲسۍ تِم سۭتۍ یِم تہِ چیٖز لَگان چھِ ٹریکِنٛگ منٛز أکیٛاہ گیس گیس وٕچھ مےٚ تِمَن نوٚو لۄکُٹ ہیوٗ گیس ہیٖلِم ییٚلہِ تمو مولوم کوٚر یہِ چھِ میانہِ کھۄتہٕ تِمو نِش مولوٗم تِم ٲسۍ کَران اِنٛگِش پٲٹھۍ کتھ میٛٲنۍ میانیو یارو تِمن اوس نہٕ تَران اِنٛگلِش فِکرِ پَتہٕ کوٚر مےٚ ٹرٛانسلیٹ تِمَن یہِ کیٛاہ اوس وَنان سُہ اوس لۄکُٹ گیس ہیٖلیَم یَتھ منٛز تَتھ سٲلِم چیٖز چھِ یِوان تَتھ چھِ یِوان لۄکٕٹۍ بانہٕ یِوان الگ پٲٹھۍ تَتھ چھِ یِوان الگ پٲٹھۍ سیُن تَیار کَرنہٕ آرام سان تَتھ گژھان کیری تہٕ کَرُن سُہ سَمجو مےٚ پَتہٕ مےٚ یار تِم ٲسۍ پَران اِنگلِش پٲٹھۍ میٲنِس یارَس اوس نہٕ تَران فِکرِ کینٛہہ سُہ سَمجو مےٚ پَتہٕ بیٚیہِ اَکہِ لَٹہِ بیٚیہِ ییٚلہِ تِم دُکانَس پٮ۪ٹھ گٔیے أسۍ ژایے دُکانَس پٮ۪ٹھ تَپٲرۍ سۄنمَرگ کنۍ دۄن تریٮ۪ن جایَن تِم گٔے دُکان پٮ۪ٹھ تِمن اوس نہٕ تران تہٕنٛز کٲشر بوٗلۍ تِمَن اوس لگ بگ تمَن اوس تمَن اوس بیٚیہِ تھوڑا چیٖز ضوٚرت تِمَن اوس سبزی ضوٚرَتھ تِمَن اوس نہٕ تَگان وَنُن ہُمَن اوس نہٕ تَگان سبزی والٮ۪ن فِکرِ یہِ کیٛاہ چھِ وَنان کِہیٖنۍ مےٚ کٔر تَمہِ ساتہٕ تِمَن سٮ۪ٹھاہ مَدَد مےٚ أنۍ تہِ ان اولو أنۍ مےٚ تِمَن تِم ٲسۍ وَنان پوٹیٹو لُکَن کٲشِر لُکَن ٲسۍ تِمَن تہٕ تَتہِ بِہِتھ تَسہِ دُکانس تِمَن اوس نہٕ تَران فِکرے یہِ کیٛاہ اوس وَنان ٲلوٕ ٲسۍ تِمَن اَنٕنۍ یِتھ کٔنۍ یِتھ کٔنۍ تِم پَمکِن ٲسۍ وَنان یِم یِم تِم لُکھ ٲسۍ دُکانَس پٮ۪ٹھ سبزی کَران تِمَن توٚر نہٕ فِکری یار پَمکِن کیاہ گٔے تِمن دۄن ترٛٮ۪ن مِنٹَن پَتہٕ ووٚن پَتہٕ ووٚن تمَن پَمکِن اَل چھِ آسان تھٔۍ چھِ ونان أسۍ پَمکِن گول اَلہٕ تِمَن کرے مےٚ تِمن یوتُے یوتُے کوٚر مےٚ تِمن مَدد تہِ دیانو مےٚ تمَن وۄنۍ اگرے کانٛہہ تہِ فارٮ۪ن لُکھ آسہِ یِوان کٕہٕنۍ تہِ فارٮ۪ن مُلکہٕ اِنگلینٛڈ کانٛہہ تہِ مُلکُک لُکھ آسہِ یِوان تُہۍ ٲسِو گۄڈٕ پِژھان تُہۍ کیمۍ مُلک چھُ تہٕ تُہۍ کُس لینگویج چھُو وٕنکٮ۪نَس بولان پَتہٕ ٲسِو کَران گوٗگلَس پٮ۪ٹھ سٔرٕچ اگر نہٕ گوٗگلَس پٮ۪ٹھ توٚگ وَنُن تہِ کِہیٖنۍ آز چھِ یِوان گوٗگلَس پٮ۪ٹھ وایِس میسیج وایِس میسیج کِہیٖنۍ تہِ آ تُہۍ ٲسِو وایِس مٮ۪سیج کِہیٖنۍ تِکیازِ ہِندی چھِ آز یہِ چھِ یا فارمَر لینگویج یہِ چھِ اِنڈیاہَس منٛز وٕنکیٚن کامَن ہِندی چھِ کَران سٲلِم تِمَن ہُنٛد چھِ گژھان ٹرٛانسلیٹ بیٚیہِ گٔیٚیس بہٕ اَکہِ لَٹہِ سکوٗلَس سۭتۍ ٹرٛانسلیشَن کَرنہِ اَسہِ اوس ٹاپِک اَکھ پَرُن کٲشِر مےٚ اوس ٹرٛانٛسلیشَن تَتھ کَرٕنۍ فُل کٲشرِس منٛز اَکھ اوس اِنٛگلِش پٲٹھۍ پَران مےٚ ٲس کَرٕنۍ کٲشِر پٲٹھۍ ٹرٛانسلیشَن ٹرٛا سُہ ٹاپِک اوس گلوبَل وارمِنٛگ پٮ۪ٹھ گُلوبَل وارمِنٛگ اوس سُہ وَنان کاربَن ڈاے آکسایڈ کمہِ آیہِ چھِ زیادٕ گٔمٕتۍ کمہِ آیہِ چھِ یِم گٔمٕتۍ یہِ ہَسا سٲنۍ اِنٛگلِش پٲٹھۍ ہیو یہِ بیٚیہِ اوس بٔڑِس ہالَس منٛز تَتھ تَتھ منٛز مِلیٛو مےٚ تَتھ منٛز مِلیٛو مےٚ سِلوَر میڈَل تہٕ گولڈ مٮ۪ڈَل مِلیو نہٕ کینٛہہ تہٕ البتہٕ سِلوَر مٮ۪ڈَل مِلیو مےٚ تَتھ کامپِٹشنَس مےٚ یتھ منٛز مےٚ ٹرٛانسلیشَن ٲس مےٚ کَرٕنۍ بیٚیہِ گٔیَس بہٕ اَکہِ لَٹہِ یور گُلمرگ کُن چَکر تَتہِ وٕچھے مےٚ یوٗکریینَِن یوٗکرینِیَن وٕچھے مےٚ تَتہِ نَفر زٕ ژور یوٗکرینِٕکۍ نَفر زٕ ژور ٲسۍ آمٕتۍ تور چَکَر کَرنہِ مےٚ مےٚ مےٚ تِکیٛازِ مےٚ اوس تا مےٚ اوس خبرن منٛز بوٗزمُت بہٕ یوٗکریینَس منٛز چھِ حملہٕ گژھان یہِ تہٕ مےٚ پرُٛژھ تِمَن وو أسۍ چھِنہٕ آز یہِ روزان یوٗرکرین کِہیٖنۍ گۄڈٕ ٲس نہٕ مےٚ تَران تہٕنٛز لگویجٕے فِکرِ بہٕ کیازِ وَنو اَپُز لینگویج ٲس نہٕ مےٚ تَران فِکرِ تِم ٲسۍ مےٚ وٕچھ تٔمۍ دُکاندارَن تہٕ تِمن کٲنٛسہِ ٲس نہٕ تِمَن لینگوج تَران تِم ٲسۍ واریاہ پریشان گٔمٕتۍ پَتہٕ وٕچھ مےٚ تٔم گوٚو مےٚ احساس نہ پتہٕ ییٚلہِ مےٚ تمَن سۭتۍ کَتھ کٔر گۄڈٕ گۄڈٕ چھُس بہٕ پرژھان سارنٕے تُہۍ کمہِ مُلکہٕ پٮ۪ٹھ میانہِ حِساب ٲسۍ سٲلِم پرژھان تُہۍ گۄڈٕ کمہِ ملکہٕ پٮ۪ٹھ کُس چھُ آسان ییٚلہِ مےٚ پرٛژھ تمَن ووٚن أسۍ یوٗکرین أسۍ چھِ کَران یوٗکرین یِمو چھِ مےٚ ٹھیٖک چھِ تُہۍ ٲسِو پرٛژھان بہٕ لاگو گوٗگل مایِک تُہۍ ؤنِو یہِ بہٕ وٕچھٕ پانے اَمیُک مطلب ییٚلہِ تِم مےٚ کٔر ییٚلہِ تِم ونان ٲسۍ اَکھ اَکھ کَتھ مےٚ بہٕ اوسُس سارنٕے دُکاندارَن وَنان واپس یہِ کیٛاہ چھِ ونان یہِ کیٛاہ چھِ وَنان تہٕ تِم مےٚ پرٛژھ تُہۍ کتیِکۍ مےٚ اوس ایٖگر مےٚ اوس کیوٗریوسٹی دٮ۪ماغَس منٛز اَتہِ کیٛاہ یہِ چھے پٔزۍ پٲٹھۍ رشیا کَرنومُت یوٗتاہ حملہٕ اَتہِ چھا یوٗتاہ گوٚمُت پٔزۍ پٲٹھۍ ییٚلہِ مےٚ تِمَن پِرٛژھ یوٗکرینہِ کٮ۪ن تِمَن نفرَن تِمو ووٚن تِمو دیُت جواب تورٕ ووٚنُن أسۍ چھِ گٔرمٕتۍ گۄڈَے مایگریٹ تُہۍ یور پیرَس گٔمٕتۍ اَلبتہ یوٚتانۍ یِم مےٚ رِلیٹِوٕز چھِ یِم مےٚ یِم اَسہِ رِلیٹِوٕز چھِ تَتہِ تِم چھِ وَنان و ییٚتہِ چھِ واریاہ حالات خراب ییٚتہِ چھِ کُنہِ تہِ جایہِ ہٮ۪کان کینٛہہ تہِ گَرنیٹ گٔژھتھ کانٛہہ تہِ بَمب چھِ ہٮ۪کان اِی اِیَر سِٹرٛایک چھِ کَران تِم ٲسۍ وَنان پَننہِ لنٛگویج یۄس اَسہِ لوٚگ واریاہ ٹایم سُہ مےٚ تِکیٛازِ بہٕ اوسُس گۄڈٕ بوزان پَتہٕ اوسُس بہٕ کَران گوٗگلَس پٮ۪ٹھ ٹرٛانَسلیٹ پَتہٕ اوسُس بہٕ لُکن تکیازِ لُکھ تہٕ یِم تِم تہِ ٲس تھوڑا دوان غوشار ونو اَتہِ کیاہ رشیاہس منٛز تِم ٲسۍ پَتہٕ بوزان تہِ ٲسۍ پَتہٕ تِم ٲسۍ تِم تہِ ٲسۍ مےٚ بہٕ اوسُس تمَن پَتہٕ ٹرٛانسلیٹ کَران کیاہ وَنان تِکیازِ گوٗگلَس پٮ۪ٹھ مہ اوس کھسان کٲشِر پٲٹھۍ گوٗگلَس پٮ۪ٹھ اوس کھسان اردوٗ پٲٹھۍ یا ہِندی پٲٹھۍ اوس کھَسان زیادٕ تَر ہِندی پٲٹھۍ تکیٛاہ اگر تِم اِنٛگلِش پٲٹھۍ تہِ کھسان اوس گوٗگلَس منٛز اوس تِم یہِ کَران بہٕ اوس اِنٛگلِش پٲٹھۍ وٕچھان سَمٕج اوسُس تَران اوسُس بہٕ کٲشِر پٲٹھۍ کَران بس یِمن سارنٕے لُکَن تِمو وَنے دٔلیٖل تہٕ اَکھ زٕ تہٕ تِمو وَنے زَبردَس تُہُنٛد نَتہٕ چھُ ہر کٲنٛسہِ بوٗزمُت یہِ ٹو یہِ ٹوٹَاٹایِز تہٕ یہِ ریپٹَس یہِ خرگوشَس تہٕ یہِ مَنٛز کھرگوشس تہٕ کچھوس ییٚلہِ ٲسۍ تِمَن دگ دیُن کوش تمو ووٚن سُہ زبردَس آیہِ کٔچھوٕنۍ یہِ یوٗکرین گُلٮ۪ن ہُنٛد کیازِ اکھ گُلۍ چھِ گژھان خۄش بوزٕنۍ کتھ یہِ چھِ کیاتانۍ نٔوے بوٗلیا آے چَلان ییٚتٮ۪تھ تمہِ ساتہٕ کٔر مےٚ تِمَن پھوٗل ستۭۍ دٔلیٖل کٔر مےٚ ٹرٛانسلیٹ کٔشیٖر تِمن ٲس پاے تِمن آیہِ نہٕ مگر تمَن آیہِ نہٕ تنگ تاب بوٗزِتھ کینٛہہ تِمو وٕچھ نٔوے بوٗلۍ مےٚ چھِ ہُہ وٲڑ کیٛاہ چھِ ہیٚچھان بیٚیہِ چھِ مےٚ اَکھ مےٚ جوٗنیَر اَکھ سٹوڈَنٛٹ چھُ سُہ چھِ لَداخ پٮ۪ٹھ آمُت تٔمِس نِش ہیٚچھ مےٚ واریاہ تہٕ ییٚلہِ سُہ بوٗلۍ اوس کَران سُہ اوس گۄڈنِکٮ۪ن دۄہَن آمُت تنٛگ یارٕ بہٕ کیٛاہ وَنہٕ ییٚتہِ مےٚ کمہِ کمہِ آیہِ کرٕ کَتھ ییٚتہِ تٔمِس اوس نہٕ تَگان ہِنٛدی تَمہِ آیہِ پَتہٕ ہیٚچھنٲو مےٚ سُہ تھوڑا پَتہٕ ووٚن مےٚ تٔمِس گۄڈٕ مےٚ تہِ چھُنہٕ تَگان لداخٕچ بوٗلۍ کِہیٖنۍ ٲس نہٕ مےٚ تَگان پَتہٕ ووٚن مےٚ تٔمِس مےٚ ہاو ژٕ تھوڑا کُس مطلب کمیُک وٲڈُک کیاہ مطلب چھِ پتہٕ سَمجو مےٚ سُہ ژٕ ٲسۍ زِ ییٚمہِ آیہِ کَران ژےٚ چھی گوٗگل ژٕ آس کڑان اِنٛگِش پٲٹھۍ سُہ اوس ماشا سُہ اوس پوٚرمُت لیوٚکھمُت تٔمِس ووٚن مےٚ ژٕ آس کرانن اِنٛگلِش پٲٹھۍ ژٕ آس تٔمِس ہاوان سِمپل انگلِش اِنڈِہِچ سُہ گوٚو یہِ چھِ میٛٲنۍ واقعہٕ ییٚمہِ آیہِ چھِ مےٚ ٹرٛانسلیٹ کٔرۍ مٕتۍ واریاہ اِنڈو کشمیٖری لنٛگویج منٛز